ہیلو اَسلام علیکُم جِناب بہٕ کھوٚتُس وۄنۍ تُہٕنٛز گاڑِ منٛز مےٚ اوس ییٚجبِیاری پؠٹھ سری نگر گژھُن تہٕ سری نگر ووٚتھُس بہٕ مےٚ حظ پیوٚو تُہٕنٛدِس گاڑِ منٛز ویلیٹ ویلیٹَس منٛز چھِ اے ٹی ایم کاڑ ترٛےٚ آدھار کاڑ پین کاڑ بیٚیہِ چھِ کینٛہہ پونٛسہٕ یَتھ منٛز پانٛژھ ہیٚتنۍ ژور چھِ دُ ۂتِنۍ ترٛےٚ جناب اَسہِ گٔژھ یِم واپَس بہٕ حظ کَرو تۄہہِ پَنٕنۍ لوکیشن سؠنٛڈ تُہۍ وٲتِو توٚتھُے تہٕ بہٕ کَرٕ یہِ تۄہہِ نِش رٔسیٖو حظ چھِ اُمید تُہۍ یِیِو یَتھ لوکیشنہِ پؠٹھ تُہۍ وٲتِو تہٕ بہٕ کَرِ پَنُن ویلیٹ واپس رٔسیٖو تہٕ أسۍ حظ بہٕ حظ اوسُس ایکچُؤلی ییٚجبارِ پؠٹھ تہٕ سری نگر اوس مےٚ گژھُن تہٕ مےٚ حظ پیوٚو ولیٹ تُہٕنٛزِ گاڑِ منٛز حظ بہٕ کَرو تۄہہِ لوکیشن سؠنٛڈ حظ تُہۍ وٲتِو یَتھ لوکیشنہِ پؠٹھ بہٕ حظ کَرٕ یہِ رٔسیٖو تۄہہِ نِش شُکرِیا